اگر أسۍ اِنڈیَن فٮ۪شنٕچ کَتھ کَرو کہِ اِنڈیَن فٮ۪شَن اوس واریاہ اَصٕل برٛوہِمٮ۪ن دورا ن مَطلَب تَمہِ برٛونٛٹھ واریاہ ؤری کیوں کہِ یُس تِم سارے ٲسۍ لاگان سُہ اوس تِمَن خٲطرٕ واریاہ اَصٕل مگر کیٚنٛہہ کال واریاہ سُہ اوس مطلب واریاہ اَصٕل کہِ یَنہٕ پٮ۪ٹھ وٮ۪سٹٲرٕن کٕلوتھٕس یور وٲتۍ تَنہٕ پٮ۪ٹھ گوٚو واریاہ ماحول خراب کہِ اِنڈیاہَس یُس پَنُن کَلچَر اوس یُس تٕم ساری ٲسۍ لاگان مطلب نان مُسلِم لوٗکھ تِم ٲسۍ لاگان ساری سُہ اوس تِمَن پَنُن کَلچَر مطلب تِمو تہِ تھووُکھ نہٕ پَنُن کَلچَر تہِ کوٚرُکھ نہٕ تِمو پرٛٮ۪موٹ کیٚنٛہہ تِمو لٲگِکھ وٮ۪سٹٲرٕن فیشَن یُس یورٕ آو تِمو تُجُکھ مطلب واریاہ دِوَتھ یہاں تک کہِ تِمو اَپنووُکھ سُے کَلچَر پَنُن کَلچَر ترٛٲوُکھ تِمو أتی یا تاک کہِ بہٕ کَرٕ پَنٕنۍ کَلچَرٕچ کَتھ کَشمیٖرٕچ کَلچَر اَسہِ اوس مطلب فِراک شِلوار چھِ أسۍ لاگان سٲری چھِ أسۍ لاگان أسۍ سون کَلچَر چھُ یِہَے واریاہ اَصٕل مطلب ییٚتہِ تہِ گوٚو کیٚنٛہہ ؤریو پٮ۪ٹھ وٮ۪سٹٲرٕن کَلچَر خاص کَر مطلب ہَنٛڈرَنڈَس منٛز کہِ پھِر بی مطلب سِکِسٹی پٔرسَنٛٹ پیٖپٕل یِم چھِ ییٚتہِ تہِ چھِ سٲنِس کَشمیٖرَس منٛز مطلب أسۍ چھِ مُسلِم تم تہِ چھِ لاگان یِم وٮ۪سٹٲرٕن کَلچَر یِم کلوتھٕس سانہِ خٲطرٕ چھِنہٕ سَہ اَصٕل کیٚنٛہہ کیونکہِ أسۍ چھِ مُسلِم اَسہِ پَزَن پَنٕنۍ پھوٚل پَلَو لَگاوٕنۍ یہِ اَسہِ پَنُن چھِ فِراک شلوار پٮ۪ٹھ کٮ۪ن چھِ سٲر لاگان أسۍ ڈُپَٹا اِتھَے پٲٹھۍ چھِ بہٕ چھَس سُے پَسنٛد کَران مطلب فُل ڈرٛٮ۪س یُس لاگان چھِ فِراک شلوار پنٛنِس کَشمیٖرَس منٛز تہٕ سانہِ ماجہِ بٮ۪نہِ چھِ پھٮ۪رَن لاگان واریاہ اَصٕل مطلب سٲنۍ سیٖنِیَر موج مطلب یِم اَسہِ دادی نانی وغیرہ چھِ آسان تم چھِ لَگاوان اس لیے چھَس بہٕ سُے کَلچر پراموٹ کران بہٕ چھس سٲری گژھان سُے کلچر پرٮ۪موٹ کرٕنۍ کیونکہِ أسۍ چھِ مُسلِم اسہِ پزِ پنُن کلچر پرٮ۪موٹ کرُن فِراک شلوار یہِ أسۍ لاگان چھِ تہٕ بہٕ چھَس تٕمَے پَلو پَسنٛد کَران اینٛڈ بہٕ چھَس اَنان کُپر کُپوارہ مارکیٹ فور سیٖزَنَس پٮ۪ٹھ چھَس بہٕ اَنان تم پَلو تَتھ چھِ واریاہ اَصٕل پَلو ملان فُل ڈرٛٮ۪س یُس مےٚ فِٹِنٛگ چھُ واریاہ اَصٕل آسان تہٕ بہٕ چھَس تٕمَے پَسَنٛد کَران